وعلیکُم اَسَلام اَہَن حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَچھا تُہۍ کٕم چھِو اَچھا اَچھا آ بہٕ حظ چھَس رُقیہ آ مےٚ چھِ ییٚتہِ واریاہ مےٚ چھُ دُکان مےٚ چھُ دُکانَس مَنٛز واریاہ یم گرٛوٗپَس مَنٛز کورِ تِم چھِ گٮ۪وان تہِ تِم چھِ مٲنٛز تہِ لاگان اَسہِ چھِ لہنگا تہِ ییٚتہِ شیروانی تہٕ جیوٗلٔری سامان سورُے کیٚنٛہہ میک اَپ تہِ کَران سٲری کیٚنٛہہ تۄہہِ کیٛاہ اَوسوٕ تۄہہِ اَوسوٕ گٮ۪وَن واجیٚنۍ ضروٗرت اَچھا یہِ ؤنۍتو اَچھا اَچھا یہِ ؤنۍتو مےٚ تۄہہِ چھَوا بیٚنہِ خانٛدَر کِنہٕ تۄہہِ چھُو بٲیِس اَچھا اَچھا وۅنۍ چھُو تۄہہِ ضروٗرت یہِ گٮ۪وَن واجیٚنۍ بَٹہٕ وار آتھوار چھُو تۄہہِ خانٛدَر وۅنۍ کَر چھُ تٔمِس یُن بَٹہٕ وار ژیٖرۍ مٲنٛز رٲژ پٮ۪ٹھ اَچھا یہِ سُہ چھُ ہا کوٗتاہ چھُ مَطلَب لوکلٕے کِنہٕ ہیٚوِی مَطلَب یُس واریاہ اَصٕل آسہِ گٮ۪وان سُہ چھُ سُہ چھِ ہٮ۪وان تتھ پَنٛداہ ساس رۄپیہِ راتَس نہَ تَمہِ کم گَژھِ نہِ کیٚنٛہہ اَدٕ تُہۍ کتھ جایہِ چھِو روزان بانٛڈی پورہ نُس اَچھا ٹھیٖک چھُ تُہۍ کٔرۍزیٚو فون یتھٕے نمبرَس آ تہٕ بہٕ سوزَن یہِ تَمہِ ساتہٕ بیٚیہِ ییٖزیٚو أمِس اَڑٕ وَتہِ تام نفر ہا آ تیٚلہِ گوٚو واریاہ اَصٕل آ مگر یہِ اَچھا بیٚیہِ ما اوسوٕ کیٚنٛہہ ضروٗرت یا مَطلَب مٲنٛز وٲنٛز چھِ لاگان مٲنٛز مٲنٛزِ کورٕ تہِ چھِ اَسہِ ییٚتہِ بیٚیہِ ما اوسوٕ تۄہہِ کیٚنٛہہ ضروٗرت اَچھا ٹھیٖک گوٚو اَسہِ چھُ ییٚتہِ سورُے کیٚنٛہہ آسان ایٚویلیبُل بیٚیہِ چھِ جیٛوٗلٔری تہِ چھَو اَسہِ شیروانی تہِ ما آسٮ۪و تۄہہِ چھُو خانٛدر کِنہٕ تۄہہِ چھُو یہِ ایٚنگیجمٮ۪نٹہٕ اَچھا خانٛدر اَسہِ چھُ اَسہِ چھُ ییٚتہِ یہِ آ اَسہِ چھُ ییٚتہِ شیروانی تہٕ کَنسیٚشَن حظ کَرو کیٚنٛہہ مہٕ بٔرِو تُہۍ پَرواے کَنسیٚشَن تہِ کَرو اَدٕ سا ٹھیٖک چھُ بہٕ واتناوَن ٹایمَس پٮ۪ٹھ اَگر تۄہہِ بیٚیہِ اوسوٕ کیٚنٛہہ ضروٗرت آ مےٚ کٔرۍزیٚو تُہۍ کال اَدٕ حظ اسلام علیکُم